کشمیٖری لنگویج ہَسا چھِ اَکھ ڈِفرَنٛٹ لنگویج یُس ہِندُستانَس منٛز بولنہٕ چھِ یِوان تہٕ یَتھ سا لوٗکھ واریاہ خۄش چھِ کَران تہٕ لوٗکھ چھِ یَژھان یہِ وَنُن تہٕ بوزُن تہٕ لوٗکھ چھِ یَژھان یَتھ وَنُن تہٕ بوزُن تہٕ بہ بیٚیہِ چھ یہِ باقیو لنگویجو نِش یِم تہِ اِنڈیاہَس بولنہٕ چھِ یِوان تِمو نِش چھ یہِ واریاہ ڈِفرَںٛٹ گرٛیمٹِکٔلی چاہے بوزنہٕ حِساب وَننہٕ حِساب تہٕ یہِ لنٛ یہِ لنٛگویج ہَسا چھِ اَکھ وَنو أسۍ یِتھ پٲٹھۍ یہِ ہَسا چھِ اَکھ الگ لنٛگویج باقیو لنگویجو نِش